اسلامُ علیکُم ہاں جِناب فرمٲیِو حظ الحمُداللہ ٹھیٖک تُہی چھو ٹھیٖک آں بِلکُل بِلکُل بِلکُل بِلکُل اَسہِ چھےٚ چھُٹی ییٚتہِ آ یُس اَسہِ اِیوینٹ گَژھان وول چھُ زوٗںَل لیٚولہِ ہُنٛد ٹھیٖک چھا زوٗںَل لیٚولہِ ہُنٛد چھُ اَسہِ یہِ چھُ اَسہِ ڈِفرَنٛٹ سٕپوٹٕس چھِ اَتھ مَنٛز گَژھان کَوَر اَتھ منٛز چھِ کِرکَٹ والی بال ٹھیٖک فُٹ بال گَژھان بیٚیہِ چھِ آ فِمیلَن ہِنٛدۍ کوریَن وورَیٚن گٔرلٕزَن ہٕنٛدِ خٲطرٕ تہِ اَسہِ کیٚنٛہہ سَپوٹ تِم چھِ اَلگ بِلُکل یہِ چھُ اَسہِ تھوٚومُت دۄن سَپوٹَن مَنٛز چھُ اَسہِ تھوٚومُت یہِ چھُ اَسہِ تھوٚومُت فُٹ بالہِ مَنٛز تہِ یہِ چھُ اَسہِ تھوٚومُت کِرکَٹس مَنٛز بِلکُل اِن ڈور تہِ چھِ اَتھ مَنٛز یِوان مَگر تِم چھِ فِلحال پیٚنڈِنٛگ اَسہِ وۅنۍ فِلحال گَژھان آوُٹ ڈور اَسہِ یِم اَسہِ ییٚتی گَژھان پاسِبٕل یِم اَسہِ آ اِن ڈور چھِ تِم چھِ اَسہِ پَتہٕ سَرِیٖنَگرٕ کَرٕنۍ ٹھیٖک چھا تَمہِ خٲطرٕ چھِ اَسہِ بِلکُل سِریٖنَگر تَمہِ ساتہٕ وَنو أسۍ سُہ تَتھ مَنٛز چھُنہٕ وُنہِ رَجَسٹریشَن گٲمٕژ کیٚنٛہہ وۄنۍ گوٚو یُس یہِ آوُٹ ڈورز چھُس یِم چھِ سَپوٹ اَتھ مَنٛز چھِ یِوان یِہٕںٛز رَجَسٹریشَن گٔے تہٕ تُہنٛد یُس یہِ بَچہٕ چھُ یِتہِ چھُ تَتھ مَنٛز رَجَسٹر تھوٚومُت أمِس چھِ رَجَسٹریشَن گٲمٕژ بِلکُل بِلکُل بِلکُل بِلکُل بِلکُل بِلکُل مےٚ چھِ پَتاہ یہِ چھُ واریاہ اصٕل لٔڑکہٕ تَپٲری چھُ اصٕل گِنٛدان وِنٛدان یہِ چھُ اصٕل بِلکُل تہٕ بِلکُل یہِ چھُ اَسہِ کوٛرمُت بِلکُل بِلکُل آ أسۍ ہے چھِ وُچھان ییٚتہِ ٲسۍ چھِ تَمےَ حساب چھِ أسۍ ییٚتہِ کَران کُس باسہِ اَسہِ پرٛیٚکٹِس چھِنہٕ أسۍ سۭتۍ سۭتۍ سِٹوٗڈںٛٹ کَرٕنۍ یُس اَسہِ باسہِ آ بِلکُل بِلکُل یہِ چھُ بِلکُل نا نا اَتھ چھِ پَنٕنۍ ایج کیٚٹَاگٔری اَتھ چھُ اَنڈر سِکِسٹیٖن چھُ اَنڈر نَیِنٹیٖن چھُ یہِ چھُ اَنڈر نَیِنٹیٖنَس مَنٛز اَسہِ تھوٚومُت ٹھیٖک چھا بِلکُل تہِ کیٛازِ یِم ٲسۍ واریاہ اصٕل گِنٛدان تَمہِ موٗجوٗب تھوٚو یہِ اَنڈر نَیِنٹیٖنس مَنٛز اَسہِ اَسہِ دوٛپ یہِ چھُ ٹھیٖک ٹھاک گِنٛدان تَمہِ موٗجوٗب تھوٚو یہِ اَسہِ ییٚمہِ دۄہ یہِ گَژھِ یہِ آرگٕنایِز آسہِ اَسہِ کَرُن تَمہِ دۄہ آسان پیرَنٹٕس ویرَنٹٕس گَژھان تَمہِ دۄہ تُہۍ تہِ یِیو اِنوایٹ کَرنہٕ اصٕل پٲٹھۍ ییٚمہِ دۄہ اَتھ اِناگرٛیشَن آسہِ تَمہِ دۄہ یِیہِ اصٕل پٲٹھۍ زوٗنَل لیٚولہِ پیٚٹھ یِم تہِ یِوان مییچ اَسہِ آسان تِہَنٛد پیرَنٹَس آسان یِوان اِنواٹ کَرنہٕ ٹھیٖک چھا بِلکُل سُہ چھُنہٕ کٕہٕنٛۍ تہِ میٹَر یہِ میلہِ یِمَن یہِ میلہِ یِمَن یورے آ سۄ میلہِ یِمَن یورَے تَتھ مَنٛز چھُنہٕ کٕنٛہٕۍ تہٕ مَسلہٕ سۄ میلہِ سکوٗل کہِ طرفہٕ ایٚکچوٗلی میلہِ یہِ ڈِپاٹمیٚنٛٹ طرفہٕ ٹھیٖک چھا یُس زَن ایٚجوکیشَن ڈِپاٹمیٚنٛٹ آسہِ زیادٕ وُنکیٚن یہِ چھُ سٕپوٹٕس اِوینٹس سٕپوٹٕس ٲں ؤنِو ؤنِو تۄہہِ ہیٚکو نہٕ أسۍ وُنہِ ؤنِتھ کیٚنٛہہ تہِ کیٛازِ اَتھ ما آسِو موسمُک تہِ اَکھ فیٚکٹَر آسان تورکُن تہِ چھُ خیال پیٚوان تھاوُن تہٕ لَگ بَگ آسہِ سُہ أکِس ریٚتَس یِمَن بِلکُل تہِ کیٛازِ اَسہِ اوس زوٗنَل لیٚولہِ ہُنٛد تَمہِ موٗجوٗب لَگہِ اَتھ ٹایِم آ بِلکُل ٹرٛایلٕز چھِ اَسہِ یِمَن دِتۍمٕتۍ یِمَن چھِ اَسہِ ٹرٛایلٕز کٔرۍمٕتۍ تَتہِ وُچھ اَسہِ تِمےَ لٔڑکہٕ تھٔوۍ اَسہِ یِم اَسہِ ٹرٛایلٕزَن مَنٛز باسے یِم چھِ ٹھیٖک کَمپِٹَنٛٹ اصٕل چھِ تِمےَ چھِ اَسہِ بِلکُل بِلکُل صحیح آ آ یہِ چھُ رَجَسٹَر چلو ٹھی اَتھ مَنٛز چھِ پٔٹِکیٛوٗلَرلی چھِ اَسہِ یِم تھٲومٕتۍ وُنکیٚن فِلحال کِرکیٚٹ خٲطرٕ فُٹ بال خٲطرٕ بیٚیہِ والی بال خٲطرٕ ٹھیٖک چھا بِلکُل یہِ چھُ اَسہِ فُٹ بالَس مَنٛز تہِ تھوٚومُت تہٕ کِرکیٚٹَس مَنٛز یہِ ہیٚکون أسۍ والی بالَس مَنٛز تہِ تھٲوِتھ مگر اتہِ ٲسۍ بیٚیہِ تہِ کیٚنٛہہ سِٹوٗڈنٛٹ تِمَن تہِ اوس چانٕس دیُن او کے چَلو اسلامُ علیکُم